سلام علیکُم جناب مےٚ چھِ کیب ضوٚرتھ بہٕ چھُس یَژھان کیب اکھ بُک کَرُن یوٚس زَن مےٚ ضوٚرتھ چھِ ارداہ ڈیٹَس پیٚٹھ اردٔہمہِ پیٚٹھ کُنوُہ مٲنِو تُہۍ زیادٕ چھ نہٕ یہِ چھ لَکٹے شاٹ ٹرپے یہِ چھَ نہٕ زیاد بٔڑ کینٛہہ تہٕ مےٚ چھِ یہِ ضوٚرتھ اردٔہمہ کرن بہٕ نیرو أسۍ ییٚتہِ چہِ تہِ ارداہ صُبحَس گَژھِ یہِ ٲٹھۍ بجے اردٔہمہ آسٕن تیار یہِ گَژھِ برابر واتن یور عالم گَنٛج عالَم گَنٛجہ چھُس بہٕ بَسان یوٚس ییٚتہِ جامع مسجِد عالم گَنجہ چھِ أتنَسے چھُس بہٕ بَسان تَتیٚتھ ہیٚکِو تُہۍ کٲنٛسہِ تہِ نِش مولوم کٔرِتھ یہِ کتنَس چھ فَلٲنۍ نفر بَسان وسیٖم احمد لون تہٕ تُہۍ وٲتِو مےٚ نِشَن تَتہِ پیٚٹھ چھ مےٚ بیٚیہِ دوس اکھ زٕ تِم چھِ اسہِ تُلٕنۍ زٕ ترےٚ دوس اکھ چھُ اسہِ گَژھُن تَپٲری چھُ اسہِ تَرُن مَنٛڈپوٗر سُہ تَرَو أسۍ یَپٲرۍ واپس یِمو أسۍ یَپٲرۍ بِہی باغ چَراے کِن تَرَو أسۍ اَپٲری تَرَو أسۍ یَپٲرۍ حظ ریٚشپورٕ برونٛٹھ کِنۍ ؤنہ پورٕ کِنۍ اَپٲری واتو أسۍ مَڈٕپوٗر مَڈٕپورِ چھُ مےٚ بیاکھ دوس تُلُن تورٕ پھیرو واپَس چھُ اسہِ گَژھُن ہَرُن تورٕ یمو أسۍ تَپٲری واپَسَن ؤنۍ پور کِنے یِمو واپس اورٕ یُتھے واپَس کھَسو عالم گَنٛج مٔنٛز واتو ہرم ہَرمہِ چھُ اسہِ تُلُن بیاکھ دوس اِرشاد صٲب تہٕ گے ترےٚ نَفَر اسہِ بیاکھ نفر چھُ اسہ پتہٕ بٕتھِ حظ ییٚتنَس یِوان نِلڈورِ یُتھے أسۍ ہرم نیرو أسۍ تَرو ییٚتنَس پَمپَس نِش پیٚٹرول پَمپ چھُ تتنَس چھُ اسہِ دٔچھُن نیرُن چَراے کِنۍ تَپٲری چھُ اسہِ کھَسُن اور بٕتھِ واتو أسۍ کیاہ چھِ یتھ ونان اَبَلون اَبَلوَنہ اَپارٕ کنہ چھُ نالہٕ اَپارٕ کنے چھُ سُہ بَسان تتنس تُلو أسۍ نِلدورٕ سُہ دوس تہٕ تتہ پیٚٹھ چھُ اسہِ نیرُن اسہِ چھُ اراد أسۍ کرو کٲم أسۍ گَژھو شادرا شریٖف مگر اَسہِ چھُ گَژھُن پیر کی گلی کِنۍ یورٕ نیرو أسۍ دٔبجَنَن مٔنٛز پیر کی گلی اگر أسۍ وارکار اِنشاء اللہ کرو أسۍ کٲم أسۍ کھیٚمو شادرا شریٖفے صُبحُک بَتہٕ تکیازِ أسۍ نیرو صُبحَس دہ بجے یا ٲٹھ نو بجے تانۍ لَگہِ اَسہِ دوستَن ووستَن نِش واتنَس تہٕ اَتیٚن نیرو أسۍ پَتہٕ أسۍ کھَسو اتہِ نِلڈورٕ کھَسو أسۍ سیودے ہَروٲرۍ مٔنٛز تَرَو أسۍ پیٚٹھِ سیودے کُندَلَن کُندَلَن پیٚٹھ تَرَو أسۍ سیودے شُپیَن اور شُپیَن پیٚٹھ لَگہ نہٕ اسہِ پَتہٕ زیاد ٹایم کینٛہہ تتہِ پیٚٹھ لَگہِ اَسہِ دٔبجَن تانۍ زیاد کھۄتہ زیاد مِنِٹھ اوٚڑ گنٹہٕ مٲنِو تُہۍ تہٕ تتہِ پیٚٹھ لَگہِ بیٚیہِ اوٚڑ گَنٹہَ پیٖر کی گلی تانۍ لگ بگ آسو أسۍ دہ بجے ساڑٕ دہ آسو أسۍ پیٖر کی گلی پیٖر کی گلی کرو أسۍ تھوڑا ریٚسٹ ہیٚو تتہِ دِمو أسۍ اوٚڑ گَنٹہَ چمو چاے کَپہ واے کَپہ چمو تتہ زیارتَس پیٚٹھ دِمو نَظرہ تتہِ چھِ زِیارت تہِ اتھ زیارتَس پیٚٹھ دِمو نَظرَ وَظرَ أسۍ بیٚیہِ آسہِ اسہِ بَتہٕ وَتہٕ سُہ آسہِ اَسہِ لَگ بگ پَننوٚے سۭتۍ وۄنۍ گوٚو چاے کَپہ واے کَپہ تُلو اور تتہ پیٚٹھٕ چھُ پتہ تتھ آسان پیٖر کی گلی اپور راجوری کُن سُہ چھُ روڑ آسان خرابے تتنس کَرو أسۍ پَتہٕ کٲم تتہ پیٚٹھٕ نیرو أسۍ پَکو أسۍ آرام سان تَم تمی تم تمی چھُ اسہِ پَکُن مگر یہِ چھُ اردٔہمہ ضوٚروٗری یاد تھٲیزیٚو تُہۍ ارداہ ڈیٹ ترو أسۍ تم تمی تہٕ ییٖتِس کالَس أسۍ کیاہ چھِ یتھ ونان واتو یور حظ یور شادرا شریٖف شادرا شریٖف چھُ اسہِ اراد بَتہٕ کھیٚمو أسۍ صُبحُک تتہِ بَتہٕ آسہِ اَسہِ سۭتی سُہ کھیٚمو أسۍ تٔتی اگر اسہ باسیو تہٕ دِمو أسۍ تتہ راتھ اگر نہٕ باسیٚو زیاد مُنٲسِب کینٛہہ تیٚلہِ یِمو أسۍ کالے واپَس تیٚلہِ نیرو أسۍ تتہ یُہے ژور ساڑٕ ژور ہیٚو تہٕ ویسے اسہِ آسہِ ٹیٚنٹ ویٚنٹ باقی چیٖز وۄنۍ تُلو أسۍ سۭتی سُہ چھُ لَکُٹے سُہ چھُ نہٕ تیوت کینٛہہ سُہ چھُ ٹرپ خٲطرے آسان یِمَن شارٹ ٹرپَن پیٚٹھ چھُ سُہ لَگان سُہ چھُ نہٕ تیوتاہ کینٛہہ گاڑِ چھُ نہٕ سُہ مَسلہٕ کینٛہہ گاڑِ مَنٛز وۄتھے نہ وۄتھے سُہ چھُ نہٕ ٹیٚنشَن توڑٕ نیرو تیٚلہِ أسۍ پَتہٕ واپَس یا ساڑٕ ژور ہیٚو اگر نَتہٕ اسہِ باسیٚو راتَس ہَسا بہمو أسۍ أتی چھ شادرا شریٖف زیارتَس پیٚٹھے اگر اسہِ حِساب کِتاب تتہ باسیٚو ٹھیٖک اور بیٚیہِ اگر تتہِ بٔہنہٕ ٲسۍ دِوان تیٚلہِ بہمو أسۍ تتہِ راتَس تہٕ صُبحَس کرو أسۍ کٲم صُبحَس نیرو أسۍ سُلے تتہِ سُلے نیرو أسۍ تتہِ تہٕ چمو أسۍ چایہ وایہ چاے واے چیٚتھ ویسے چاے نماز سجدٕ وماز سجدٕ دِمو سُلی چایہ وایہ چمو اور نیرو واپَس پَتہٕ وٕچھو أسۍ کٔژ بجے لگ بگ کھیٚمو أسۍ بَتہٕ واپَس کَتہِ پیٖر کی گلی تتنی کھیٚمو بریانِیہ وِریانِیہ کھیٚمو کینٛہہ تتنی أسۍ آسو یار زٕ ترےٚ کھیٚمو تتنی تورٕ چھُ اسہ اَپٲری شُپیَن کنے وَسُن أسۍ وَسو سیوٚدے نِلڑور نِلڑورِ تراوہون اکھ یار تتہ پیٚٹھ وَسو ہَرَم ہَرمہ وَسہِ بیاکھ یار پَتہٕ تراوہون بیاکھ یار أسۍ مَڈٕپور پَتہٕ یِیِو تُہۍ واپَس عالم گَنٛج اور عالم گَنجہ پیٚٹھ تٔرِو تُہۍ واپَس کوٚت چھُو تۄہہِ گَژھُن تہٕ امہ خٲطرٕ ؤنتو تُہۍ مےٚ تُہۍ کوتاہ ہیٚیِو کیاہ ہیٚیِو تُہۍ تہٕ ٹایمِنٛگ چھِ یہے ٹایمِنٛگ چھِ یہے اردٔہمہِ چھُ صُبحَس ٲٹھ بجے تھٲے زیٚو تُہۍ یاد صُبحَس ٲٹھ بجے وٲتۍ زیٚو تُہۍ یا مَطلَب وَقتَس پیٚٹھ ٹایمَس پیٚٹھ دونٛکھٕ گَژھِ نہٕ گَشھُن کینٛہہ تکیاز دونٛکھٕ سۭتۍ چھُ گَژھان مُشکِل پَتہٕ اِنسانَس مےٚ چھِ ہُم یار تِم چھِ مُلٲزِم پیش اِنسان تمن چھُ پتہٕ تمۍ مُشکلی سان کوٚر اسہِ یہِ دوہ نہ سہی تہٕ اسلیے تھٲے زیٚو تُہۍ وَقتُک خاص خیال ٲٹھ بجے اردٔہمِس ڈیٹَس پیٚٹھ باقی ہیٚکہ اسہِ پَتہٕ اردٔہمہِ لٔگِتھ کُنوُہمہِ یمو أسۍ یا اگر اسہِ اردٔہمہ آیہ تہٕ ہُتھ ؤنِو تُہۍ کیاہ ہیٚیِو تہٕ ہوٚتھ ؤنِو کیاہ ہیٚیِو یتھ ؤنتو تُہۍ مےٚ جلدی پَہَن